ہل ہٮ۪لو اَسلام علیکُم وعلیکُم سلام آ سَر مےٚ ترٛاے اوترٕ اَتہِ رِزیوٗم تہٕ اہن حظ آ مےٚ ترٛاے اوترٕ رِزیوٗم اَتہِ تہٕ مےٚ دوٚپ تُہۍ آسیو وٮ۪کنسی کانٛہہ تہٕ توے ترٛایِم پَنُن اہن حظ آ ٹھیٖک صُبحس حظ کٔژِ بَجہِ أسۍ چھِ یوٗت ساڈن کاہن تانۍ ٹھیٖک

ٹھیٖک ٹھیٖک حظ چھُ بہٕ حظ واتہٕ صُبحَس تہٕ پَتہٕ وٕچھو أتی ٹٔرٕمٕز اینٛڈ کَنڈِشَنٕز کیٛاہ آسَن اَسہِ اَتھ سۭتۍ تہٕ تِم تہِ کَرو أسۍ تٔتی ٹھیٖک چھُنہٕ حظ چلو ٹھیٖک حظ صُبحس حظ ووتُس بہٕ اور اَدٕ سا اَدٕ سا بِہِو خۄدایس حوال